ہے مےٚ پَتہٕ ییٚلہِ مےٚ مےٚ کوٚر بیاکھ میٚلوٗ گۄڈنیُک پرٛوڈَکٹ مےٚ اٮ۪ڈرَس گوٚو مےٚ کَرو کارے خٲطرٕ پَتہٕ بیٛاکھ اَکھ پرٛوڈَکٹ کَریو مےٚ آرڈَر مَسلہٕ سُہ اوس پروڈَکٹ کیاہ اوس سُہ سُہ اوس واریاہ موٚکُر پروڈَکٹ تِمو دوٚپ یِمن سَرفیسَن چھُ تَتہِ حظ چھُ پیٚوان سایڈٕ مِرٲرٕس پٮ۪وَان وٕچھِنۍ تمہِ سۭتۍ چھِ پَتہٕ یہِ تۄہہِ چھُ کِیُس سٕپرٛے تۄہہِ گژھِو نہٕ تمہِ سۭتۍ یوٗتاہ یہِ پَتہٕ تمہِ سۭتۍ گژھِ نہٕ روٗد یہِ درٛپی بہہ وہہ گژھِ نہٕ کینٛہہ تُہۍ ہٮ۪کِو آرام سان سایِٹ چھِ اِستعمال کٔرِتھ بیٚیہِ شیٖش وُیٖش تمہِ سۭتۍ کٕلیٖن گژھن ہے ییٚلہِ حظ مےٚ یہِ دوٚپُن سِیٖسَس پٮ۪ٹھ چھِنہٕ روٗد ووٗد روزان کینٛہہ ییٚلہِ مےٚ یہِ اِستعمال کوٚر ییٚلہِ مےٚ یہِ گۄڈنٮ۪تھ شیٖشَس چھُکھ ییٚمہِ سۭتۍ بَنے لیَر ہیٚچھ گٔے سُہ سُہ لیَر ییٚلہِ لیرٕ لیرٕ تَتھ گژھِ سیوٚدا سُہ بُلَر ہیٚو سُہ تھوڑا گژھُن تمہِ سۭتۍ تہِ سُہ اوس نہٕ واریاہ اَصٕل پرٛوڈَکٹ کینٛہہ بیٚیہِ ٲس سُہ ریٹ تہِ ٲس نہٕ ییٚتہِ ٲس اَصلٕے مگر تھوڑا ییٚمہِ حِساب تٔمۍ تھوڑا یہِ ہوو پَنٕنۍ کیُتھ گِے تیٚمہِ سۭتۍ صاف تمہِ آیہِ گوٚو نہٕ صاف کینٛہہ سُہ اوس پرٛوڈَکٹ تھوڑا موٚکٔرۍ آیہِ وَنو وۄنۍ کیٛاہ وَنو سُہ اوس مُکرُے پرٛوڈَکٹ تٔمۍ کٔر واریاہ نۄقصان بیٚیہِ چھُنہٕ سُہ مُشُک یُس تَتھ اوس سُہ اوس نہٕ سُہ بَدلہِ آیہِ مُشُک تمہِ سۭتۍ چھِ وامٹِنٛگ یہِ تھوڑا ہٮ۪وَن گژھٕنۍ سُہ اوس نہٕ تمہِ آیہِ پرٛوڈَکٹ کینٛہہ